اِزی چیٖز مطلب ییٚلہِ أسۍ کیٚنہہ چیٖز مطلب سٮ۪ل چھِ کران یا ٹریڈ کران چھِ لٮ۪کِن تمَو سۭتۍ چھِ آسان سٲنۍ اِموشَن اٮ۪ٹٮ۪چمٮ۪نٹ مطلب یہِ چھِ اکھ ہَر کٲنسہِ پَتہٕ کہِ ہوٗمَن ہوٗمَن چھُ اکھ سُہ اِنسان ییٚمِس جَلدی اٮ۪ٹٮ۪چمٮ۪نٹ گژھان چھِ کُنہِ تہِ چیٖزَس سۭتۍ چاہے سُہ کیٚنہہ کَلٮ۪کشَن ٲسِنۍ یا کانہہ ہِسٹورِک چیٖز یا کیٚنہہ پروپَرٹی ٲسِنۍ یا کیٚنہہ جَنر تہِ ٲستَن اِنسانس چھِ تمَن سۭتۍ واریاہ زیادٕ اٮ۪ٹٮ۪چمٮ۪نٹ آسان تہٕ اَگر أسۍ سُہ چیٖز مطلب دِمَو کٲنسہِ اَسہِ چھُ واریاہ مُشکِل پٮ۪وان فٮ۪س کَرُن اَسہِ چھِ واریاہ مُشکِلات پٮ۪وان وُچھِنۍ اَسہِ چھِ پٮ۪وان وُچھِنۍ زِ أسۍ چھےٚ رٮ۪ڈی أسۍ ہٮ۪کوا یِم دِتھ أسۍ ہٮ۪کوا اَمہِ وَرٲے کِنہٕ نہ مطلب میٲنۍ زِندگی منٛز تہِ آیہِ یِتھۍ پٲٹھۍ واریاہ مطلب لمہہ ییٚمہِ سۭتۍ مےٚ پٮ۪وٚو واریاہ ٹَفٮ۪سٹ ڈٮ۪سِجن نِیُن کہِ بہٕ ہٮ۪کہٕ یہِ چیٖز أمِس دِتھ کِنہٕ نہ یا بہٕ ہٮ۪کا اَمہِ وَرٲے روٗزِتھ کِنہ نہ کہِ بہٕ ہٮ۪کا یِم سٮ۪ل کٔرِتھ مطلب ٹرٮ۪ڈ کٔرِتھ بہٕ دِمہٕ مِثال مےٚ اوس اکھ مطلب اکھ ہِسٹورِکَل چیٖز اوس مےٚ نِش اۭں سُہ اوس مِیوٗزیَم حظ سُہ اوس اکھ سُہ اکھ گٔرۍ ہِش ٲسۍ سۄ مَگر گٔرۍ لَیِکۍ سۄ ٲسۍ مطلب شاید پرٲنۍ سِولٮ۪زیشنٕچ گٔرۍ یِتھُے سۄ مےٚ اَتھِ ٲسۍ مےٚ اوس یُس مےٚ اکھ بٔلَوُڈ فرینڈٕس اوس مےٚ وَنان سٔمیٖر یہِ گٔرۍ دِژٕ مےٚ مطلب مےٚ چھِ یہِ پَسند مطلب تٔمِس لٔڑکَس سۭتۍ ٲسۍ مےٚ اَصٕل اٮ۪ٹٮ۪چمٮ۪نٹ دوستَس سۭتۍ لٮ۪کٕن یۄس مےٚ یہِ چیٖز اوس نِمُت مطلب فوسِل ساٮ۪ٹہِ پٮ۪ٹھ نِوزَن پٮ۪ٹھ تَتھ ٲسۍ مےٚ تِژاہ اٮ۪ٹٮ۪چمٮ۪نٹ گٕٔمٕژ بہٕ تھاوَن یہِ پانَس سۭتۍ مَگر ہے اِنشاللہ اَگر فٔردر کیٚنہہ رِسٲرٕچ کرو بہٕ نِمہٕ چیٖز سۭتۍ بہٕ وُچھناوٕ یہِ کٔمہِ سٔدی ہُند چھُ یہِ کٔمۍ سِولٮ۪زیشنٕچ چھُ اَتھ سۭتۍ أکیاہ تَمہِ دۄہ تہِ ٲسۍ نہ گٔرۍ یِوان تہٕ یہِ کُس ٹایم چھُ اوٚسمُت شاید مےٚ دیُتمُت رِسٮ۪نٹلی کیٚنہہ ٹایم اوسمُت

أمِس ٹٲٹھِس دیُمُت پَنٕنۍ دوٚستس دِیُتمُت بیاکھ چیٖز ٲسۍ مےٚ اَکہِ دۄہ ٲسۍ مےٚ أکۍ فرینڈَن گِفٹ کوٚرمُت ٲسۍ اَصٕل پٮ۪نڈلَم ہٮ۪وٚو تَتھ اوس تِم سٔٹوٗن سٔٹوٗن کاروِنگ کٔرِتھ سُہ اوس واریاہ خوٗبصوٗرت تہٕ مَگر سُہ تہِ پٮ۪وٚو مےٚ اَلٹِمیٹی أکِس دیُن تِکیازِ سُہ اوس مےٚ وَنان سٔمیٖر ژٕ دِ یہِ مےٚ لیکِن تَتۍ ٲسۍ مےٚ واریاہ اِموشنَل اٮ۪ٹٮ۪چمینٹ واریاہ اِموشنَل بونڈِنگ مطلب بہٕ ہٮ۪کہٕ نہٕ سُہ کٲنسہِ یِتھٕے پٲٹھۍ دِتھ کِہیٖنۍ تہٕ مَگر مےٚ گوٚس مَجبوٗر مےٚ دیُت تٔمِس بٮ۪اکھ چیٖز اوس مےٚ مِلیومُت اۭں سُہ پوٹری اکھ مِلے مٔژ مطلب اۭں سٮ۪ٹی پٮ۪ٹھ بُرزٔہوم چھِ اکھ سایِٹ سۄ چھِ ساوُتھ سایڈٕ تَتہِ مَلے پوٹرٮ۪ک سۄ ہِسٹورِکَل مونومٮ۪نٹ اوس تَتہِ بیٚیہِ مِلٮ۪و حظ سُہ ہُہ سُہ دامبٔرۍ مِلیو أرژَن ٹریک مِلیو سُہ اَسہِ تَتہِ تہٕ سُہ تہِ اوٚن مےٚ گرٕ مطلب بہٕ اوسُس دَپان مطلب یِتھُے مےٚ مِیوٗزیَم وَنۍ ٲسۍ کَتھ بوزان تِم دِمَو یِمَن کِنہٕ نہ یا کہِ کیٚنہہ بہٕ تھاوٕ یہِ پانَسنِس اٮ۪ز اَ مطلب مٮ۪مری مطلب مطلب ییٚلہِ بہٕ لۄکُٹ اوسُس مطلب بہٕ وَنہٕ پَگہہ پَنٕنہِ شُرٮ۪ن پَنٕنٮ۪ن گرِ کٮ۪ن باقٕے یِم چیٖز کٔرۍ مےٚ مطلب بہٕ اوسُس نہ تہٕ یورٕ گژھان موٗزِیَم سایٹَن پٮ۪ٹھ گژھان تہٕ یِم چیٖز أنۍ مےٚ تَتہِ کیاہ بہٕ ہٮ۪کا یِم اَتہِ دِتھ کِنہٕ نہ

مطلب اۭں رِسٲرٕچ خٲطرٕ کُنہِ چیٖز خٲطرٕ تہٕ باقٕے چیٖز لیکِن مےٚ پیوٚو واریاہ ڈٮ۪سِجَن ٹَف ڈٮ۪سِجن نیُن مطلب مطلب گرِ کٮ۪ن سۭتۍ کَتھ کَرٕنۍ پَنٕنٮ۪ن دوٚستن کَتھ کیاہ بہٕ ہٮ۪کہٕ یِمَن دِتھ کِنہٕ مےٚ چھا مجبوٗری بہٕ دِما لٮ۪کِن اَلٹِمٮ۪ٹلی تَتھ سُہ چھُ آسان اکھ اٮ۪ٹٮ۪چمٮ۪نٹ اِنسانَس مطلب یِمَن چیٖزَن ہنز پَتہٕ چھُ یِمن چیٖزو سۭتۍ چھُ ہٮ۪چھان تہِ مَگر لٮ۪کِن اَلٹِمیٹلی کوٚر مےٚ یہِ ڈٮ۪سجَن تہٕ اَلٹٔمیٹلی دیُت مےٚ تمَن سُہ موٗزیَم والٮ۪ن تہٕ ؤنۍ چھِ مےٚ تٔمۍ عَلاو کران بہٕ چھُس فرلی وِزِٹ کران بہٕ چھُس تَتہِ رِسٲرٕچ یا ہولڈ کران باقٕے تِم چھِ مےٚ دِوان بٮ۪اکھ اکھ ڈٮ۪سِجَن اوس مےٚ مطلب اسہِ اوس مطلب اکھ پروپَرٹی سُہ تہِ پیوٚو اَسہِ تراوُن ڈِوٗ ٹوٗ سَم ریٖزَنٔز تَتھ سۭتۍ ٲسۍ واریاہ اِموشنَل اٮ۪ٹٮ۪چمٮ۪نٹ مطلب گٔمٕژ تہٕ بہٕ اوٚسُس دَپان بہٕ دِمہٕ نہٕ ٲسۍ تراوونہٕ ییلہٕ کِہیٖنۍ لٮ۪کِن گوٚرمٮ۪نٹ آف لٮ۪کِن گورمٮ۪نٹ اورگٔنزیشَن تَتھ چھُ پٮ۪وان رٮ۪سپٮ۪کٹ کرُن تہٕ پَتہٕ دیُت اَسہِ تمَن سُہ